آ ویسے چھُ مےٚ بوزمُت اَکھ کَو ڈَنٛگ یُس ترٛاوان چھِنَہ فٕلورَس پٮ۪ٹھ اَتھ رِلیٹڈ چھُ مےٚ بوزمُت موسٹلی کۄپوور تہٕ یُس ہنٛدوور علاقہٕ چھُنَہ تَتہِ چھُ یہِ یوٗز گژھان بَٹ اَگر أسۍ پنٛنِس ساوُتھ کَشمیٖرٕچ کَتھ کَرو شُپینٕچ کَتھ کَرو تَتھ منٛز چھُنہٕ یہِ کامَنلی یوٗز گژھان کیٚنٛہہ تِکیٛازِ مطلب یِم چیٖز چھِنہٕ مطلب زیادٕ یوٗز کَران کیٚنٛہہ تہٕ بیٚیہِ چھِنہٕ ہیٚلٕتھ بیٚنِفِٹ تہِ تیٖتیٛاہ اَسہِ امہِ موٗجوٗب پاے کیٚنٛہہ اَلبَتہٕ بوٗزمُت چھُ مےٚ کۄپوور یا ہنٛدوور تِم چھِ تِم ایریا ییٚتہِ یہِ وٕنہِ یوٗز چھُ گژھان